تِم پانٛژھ نمبٲرس کَرٕ بہٕ میٚنشَن تِم پانٛژھ نمبٲرٕس ونہٕ بہٕ یِم دَہ پٮ۪ٹھ دَہَن لَچھَن تام چھِ یِوان گۄڈٕنیُک گوٚو پَنٛژاہ ساس دوٚیِم ڈاے لَچھ ترٛیٚیِم پٲنٛژھ لَچھ ژوٗرِم ٲٹھ لَچھ تہٕ پٲنٛژِم